وعلیکُم السلام السلامُ علیکُم ٹھیٖک چھُوا اہن حظ ٹھیٖک اَسہِ حظ آے سبزی ضوٚرَتھ اَسہِ ٲس آز گرِ شٲدۍ تہٕ مُختلِف قٕسمَن ہٕنٛز سبزی گژھِ ہاو اَسہِ اۭں اَسہِ حظ چھِ پگاہ پانٛژھ بَجے پانٛژھ بَجے ضوٚرتھ اَہن حظ ٹھیٖک چھِ اَسہِ حظ چھِ ضوٚرتھ یہِ ہاکھ چھُ اَسہِ ضوٚرتھ پانٛژھ کِلوٗ ٹماٹر چھِ ٲٹھ کِلوٗ وانٛگن چھِ دَہ کِلوٗ مگر یہِ حظ گژھِ آسٕنۍ اَصٕل یہِ گژھِ فرٛٮ۪ش آسٕنۍ اہن حظ مگر حظ ڈِسکاوُنٛٹ تہِ ڈِسکاوُنٛٹ اگَرَے تُہۍ دیٖہِو اَسہِ

اہن حظ ٹھیٖک چھُ بہٕ کَرہو تۄہہِ بیٚیہِ تۄہہِ فون تہٕ بہٕ وَنہو تۄہہِ اگر اَسہِ بیٚیہِ کیٚنٛہہ اوس ضوٚرتھ اہن حظ یادٕے چھِ اہن حظ میڈَم اہن حظ میڈَم بِہِو